ییٚلہِ خانٛدرُک سِلسِل چھِ جٲ شُروٗع گژھان کٔشیٖر منٛز تہٕ گۄڈٕنٮ۪تھ چھِ دعوت کاڈ یِوان پَنٛنٮ۪ن سارنی رِشتہٕ دارَن تہٕ ہمسایَن بٲگراونہٕ تَتھ دعوت کاڈَس پٮ۪ٹھ چھِ آسان سورٕے ویٚنیوٗ ڈیٹ سورٕے لیکھِتھ تہٕ اَمہِ پَتہٕ یُس گوڈٕنیُکٕے فَنٛگشَن خانٛدرُک چھِ یِوان بناونہٕ سُہ چھِ یِوان مَس ترٛاونہٕ کورِ چھِ یعنی کہِ یُس مہریٚنۍ چھِ آسان تٔمِس چھِ مَس ترٛاوان تٔمِس چھِ لَٹَرِ کران تہٕ کَلَس چھِس گٮ۪و مَتھان تہٕ پَتہٕ چھِ تَتھ منٛز تِم اَکھ مہری چھِ پَنٛنٮ۪ن وٮ۪سَن یا باقِیَن یِم تہِ آسَن تَتَس تِمَن چیٖز پَنٕنۍ بٲگراوان تہٕ اَمہِ پَتہٕ چھِ بیٛاکھ اَمہِ پَتہٕ چھِ دۄیہِ ترٛیٚیہِ دۄہہِ آ پَتہٕ خانٛدٕرٕکۍ باقی فَنٛگشَن گژھان سِٹاٹ تہٕ پَتہٕ چھِ گۄڈٕنٮ۪تھٕے سنٛگیٖت گژھان ہلدی چھِ اَکھ فنٛگشَن آسان یَتھ منٛز مہریٚنۍ چھِ یِوان ہلدی لگاونہٕ تہٕ اَمہِ پَتہٕ چھِ اَکھ مین فَنٛگشَن خانٛدرُک سُہ گٔے مٲنٛزِ راتھ تہٕ مٲنٛزِ راتھ منٛز چھِ سٲری لُکھ آسان یِمَن تہِ دعوت چھِکھ آسان کٔرمٕژ تہٕ مٲنٛزِ راتَس منٛز چھِ مہریٚنۍ یِوان پَنٛنہِ ہوورِ پٮ۪ٹھٕ مٲنٛز لاگٕنہِ تہٕ پَتہٕ چھِ تٔمِس لگانوان مٲنٛز تہٕ بیٚیہِ چھِ تٔمِس اَنان سۄن سٮ۪ٹ بیٚیہِ مِٹھٲے تہٕ پَتہٕ چھِ سارنی بٲگراوان بیٚیہِ چھِس انان بٕرکہٕ تہٕ بیٚیہِ چھِ آسان گَرِ منٛز وُرٕ زٲجمٕژ یعنی کہِ یَتھ منٛز سورٕے وازٕ وان تیار چھِ گژھان کٔشیٖر ہُنٛد یُس سارِویو کھۄتہٕ مین چیٖز چھِ یعنی کہِ وازٕ وان یُس سارنی چھِ واریاہ پسنٛد یِوان سُہ چھِ یِوان بناونہٕ اَمہِ پَتہٕ چھِ پَتہٕ صُبحَس اَمہِ کالہٕ چھِ دِوان یِم تہِ رشتہٕ دار چھِ آسان دوٗرِم یِم بَتہٕ چھِ کھٮ۪وان تِمَن چھِ دِوان ژَروَنَس سۭتۍ بَتہٕ تہٕ پَتہٕ چھِ صُبحٲے خانٛدرُک سِلسِل گژھان جٲری تہٕ مہریٚنۍ چھِ یِوان واریاہ اصٕل پٲٹھۍ پوٗراونہٕ تہٕ پَتہٕ چھِ آسان ہوورٮ۪ن یُن